ییٚلہِ اسہِ کہِ خانٛدر چھُ آسان یا کیٚنہہ بوٚڈ فنگشن أسۍ چھِ دُکان پٮ۪ٹھ وارِیاہ زیادٕ ترٛیشہٕ بوتلہٕ انان پتہٕ چھِ أسۍ تٔمے أکِس أکِس ترامہِ اکھ اکھ ترٛیشہٕ بوتل دِوان یا